اَوا اسلامُ علیکُم وعلیکُم اسلام تُہۍ چھِو حظ ٹھیٖک اَے الحمدُاللہ ٹھیٖک فوزِیا تُہۍ چھِوا ٹھیٖک شُکُر رۄبَس کُن ٹھیٖک چھِ سٲری تہٕ مگر تۄہہِ چھو پَتہٕ ہے وۅنۍ اَز کَرِ ڈِسٹٲرٕب اوترٕ پٮ۪ٹھ ییٚمی یِمو فیکٹری والٮ۪و ییٚتٮ۪ن تہٕ تۄہہِ آ اَسہِ تہِ پانہٕ خۄشِک گٔے اوترٕ پٮ۪ٹھ اَدٕ کیٛاہ تۄہہِ چھَو نا حظ کۭژاہ پرٛابلِم چھِ گژھان اَسہِ چھِ گَرِ یہِ کہِ آنٹی بیمار أمِس چھَنہٕ راتَس نٮ۪نٛدرٕے یِوان یہِ چھِ ہُتھِ تہِ ڈِپرٛیشَن پیشَنٹہٕ اَتہِ چھُ یوٗتاہ شور گژھان اَمہِ سۭتۍ چھِ تیٖژاہ پرٛابلِم گژھان شُرٮ۪ن چھِ وۅنۍ أسۍ بِچارٮ۪ن وَنان تُہۍ دِیِو ہوتھ روٗمَس منٛز یَتھ کَمرَس منٛز ییٚتہِ کٔرِو ییٚتہِ کٔرِو یوٚت مگر یہِ ہۅمِس کیٛاہ کَرو سۄ چھِ پیشَنٹ تٔمِس چھَنہٕ تَمہِ روٗمہٕ ورٲے نٮ۪نٛدرٕے یِوان کُنہِ جایہِ نتہٕ تٔمِس تہِ چھِ اَسہِ گہرٕ پرٛابلِم گژھان وۄنۍ کیٛاہ کَرو یِمَن اَتہِ چھُنہٕ کانٛہہ ہُہے یِمَن چھُنہٕ پانَس تہِ سَمجی یِوان آ اَدٕ کیٛاہ وۅنۍ گژھو أسۍ اور نا تۄہہِ چھو پَے مےٚ باسان أسۍ وَنو یِمَن گۄڈٕ کٔرِو کٲم اگر یِم کیٚنٛہہ کَرِہَن نا سایلینسَر وایلینسَر لگایہِ ہَن یِمَن مِشیٖنَن تھوڑا اگر یہِ شور یِیہِ ہا نہٕ زیادٕ نٮ۪بر کِہیٖنۍ اَسہِ کیٛاہ پرٛابلِم ٲس ہُتھٕ پٲٹھۍ ٲس اَسہِ ٲسۍ یِہےَ شورٕچ وورٕچ پرٛابلِم گژھان باقٕے چھُ یِمَن پَنُن کاربار یِم کَرِہَن اَسہِ اوس نہٕ تَتھ سۭتۍ کٕہٕیٖنۍ ٹٮ۪نشَن تہٕ مگر مانٕنۍ گژھن یِم نا گۄڈٕ گژھو أسۍ یِمَن اگر نہٕ مونُک تیٚلہِ چھُ اَسہِ ضروٗری کیٚنٛہہ ہایَر ایتھارٹیٖز پَتہٕ وُچھو کوٚت گژھو تیٚلہِ ڈی سی آفِس یا کُنہِ جایہِ گژھو تیٚلہِ تہٕ مگر گۄڈٕ سَمجاوہوکھ پنٕنہِ جایہِ وُچھو کیٛاہ وَنَن چھُنا اَدٕ کیٛاہ کۭژاہ پرٛابلِم چھِ گژھان تۄہہِ ما وَنیٛاوٕ یِمَن اوترٕ پٮ۪ٹھ کُنہِ ساتہٕ تۄہہِ ما سوٗزایوٕ یِمَن کانٛہہ اور وَننہٕ خٲطرٕ ٹھیٖک اَدٕ کیٛاہ اَسہِ تہِ اوس یہِ یہِ چھُنا آنٹی یہِ چھِ تِہٕنٛدۍ خاندار یُس چھُ تہٕ سُہ گٔیاو پَتہٕ تٔمۍ وَنیٛاے یِمَن تہٕ مگر یہِ یِمو اَتہِ اوس بیٚیہِ تی یِمو اوسُس ووٚنمُت ؤلِو أسۍ وُچھو أسۍ کَرو کیٚنٛہہ تہٕ مگر وۄنۍ چھُنہٕ چلنٕے کیٚنٛہہ وۄنۍ چھِ مَجبوٗر اِنسان گژھان پَتہٕ کینٛہہ ایٚکشَن نِنَس اَسہِ تہِ کَریٛاے وُنٮُ۪کتام صبٕر اَسہِ وَنیٛاے وُچھو کیٚنٛہہ ما یہِ کَرن ما یہِ پَنٕنہِ آیہِ کیٚنٛہہ تُلن ما کانٛہہ سِٹیٚپ سِٹیٚپ اَمہِ خٲطرٕ تہٕ مگر اَتہِ چھُنہٕ مےٚ باسان اوترٕ پٮ۪ٹھ گٔے نہٕ کِہیٖنۍ سۅسرایا وۅسرایا اَتہِ کِہیٖنۍ اَتہِ چھُ سیم یہِ اوترٕ ٲس آسان پرٛابلِم تہٕ سُے چھِ سیم اَز تہِ تُلِو کیٚنٛہہ چھُنہٕ وۅنۍ وَنہوکھ تیٚلہِ تہِ پَنٕنہِ جایہِ گۄڈٕنٮ۪تھ ٹھیٖک چھا آ ٹھیٖک چھُ پَتہٕ گژھو صُبحن تیٚلہِ یِکوٹَے اَدٕ سا چلو ٹھیٖک چھُ بہٕ کَرہو تیٚلہِ فون اَدٕ حظ